کینٛہہ کَلچَر ہَسا چھِ یِم یِم پرٛٲنۍ کلچر چھِ لایک مطلب یِم مطلب یِم غریٖب طبقہٕ چھِ تِم ہَسا چھِ وُنہِ تہِ پَتجہِ وونان مطلب یِتھ پٲٹھۍ اَز میٹِنٛگ چھِ یِوان تِتھٕے پٲٹھۍ ہَسا چھِ لُکھ اَز وۄنۍ گاسہٕ چہِ پَتجہِ بَناوان یِم ترٛاوان چھِ کَمرَن منٛز کَمرَن منٛز چھِ ترٛاوان یا تِم ہَسا چھِ بَناوان سُہ کھرٛاو ہَسا چھِ تِم بَناوان یُس ہَسا برونٛہہ کالہِ ٲسۍ لاگان ییٚلہِ لُکھ جنٛگَل ٲسۍ گژھان یِمَن دۄہَن نہٕ بوٗٹ ایٚولیبٕل ٲسۍ کِہیٖنۍ تہٕ بوٗٹ ٲسۍ ایٚولیبٕل کِہیٖنۍ لُکھ ہَسا چھِ وۄنۍ تِم تہِ بَناوان یِم ہَسا پَنُن کَلچَر زِندٕ چھِ تھاوان فی کُنہِ اینٛگلہٕ تہٕ بیٚیہِ ہَسا چھِ لُکھ مطلب لایک

مطلب یِم پرٛٲنۍ لُکھ چھِ یِم ہَسا چھِ مطلب کَلچَرَس وُںہِ زِندٕ تھٔیِتھ یُس نٔو جَنریشَن چھِ یِم ہَسا چھِ یِم ہسا چھِنہٕ ؤنکٮ۪نَس کَلچَر پرٛموٹ کَران کِہیٖنۍ کَلچَر پرٛموٹ کَران کِہیٖنۍ تہٕ یِم ہَسا چھِ مطلب مطلب ماڈٲرٕنۍ زَمان چھِ لُکھ چھِ دۄہ کھۄتہٕ دۄہ ماڈٲرٕنۍ گژھان تیٚم سٲنۍ پرٛٲنۍ کَلچَر چھِ یِم ہَسا چھِ دۄہ کھۄتہٕ دۄہ اِفیکٹہٕ گژھان یِمَن ہَسا چھِنہٕ تیوٗت مطلب اہمیت مِلان کِہیٖنۍ تہِ کِہیٖنۍ تہِ یِم پرٛٲنۍ لُکھ چھِ یِم تِم ہَسا چھِ واریاہ رِیَر تہٕ یِم ہَسا پَنُن کَلچَر زِندٕ تھاونہٕ خٲطرٕ فی کانٛہہ مطلب ہَرکانٛہہ کوٗشِش کَران چھِ کوٗشِش کَران چھِ کَران چھِ تہٕ باقٕے وَسَلام